اسلام وعلیکُم آ کٕم چھُو اَچھا ؤنۍتَو کٔرۍتَو حُکما سِکی اَز گژھن دۄہ پٲٹھی دۄہ پٲٹھۍ گژھان ترٛےٚ ساس رۄپیہِ تُہۍ یِیِو اَگر دۄہ پٲٹھۍ تہٕ رٔٹِو تہٕ یا گنٛٹہٕ پٲٹھۍ تہٕ رٔٹِو تِتہِ چَلہِ گنٛٹَس کھسٮ۪و ژوٚر ہُتھٕ پٲٹھۍ اَگر دۄہ پٲٹھۍ رٔٹِو ترٛےٚ ساس ہٮ۪مہو تۅہہِ أتۍتھٕے گنٛٹَس چھِ ژوٚر کھسان آ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چلو اَدٕ اَدٕ کیٛاہ صُبَحس ییٖزیٚو او کے